ہیٚلو سلام علیکُم آ اشفاق صٲب چھُو حظ بانڈی پورہ پیٹھ تُہۍ چھِو یتھ سۭتۍ کٲم حظ کران زِ بیٹ بناوان سر أسۍ چھِ پانہٕ تہِ حظ کرکٹ گندان تہٕ اَسہِ ٲس بیٹ ضوٚرتھ حظ ٹیٖمَس خٲطرٕ اَسہِ گٔژھ مگر بیسٹ کالٹی ہِنٛدۍ بیٹ آسٕنۍ یِم مطلب پلیرَس تہِ گَژھِ آسٲیِش حظ گندنَس مَنٛز تہٕ تٔمِس یی نہٕ کانٛہہ دقت کِہیٖنۍ ساروے کھۄتہٕ ضٔروٗری چھِ مَطلَب یُس پٕلیر بیڈَس خٲطرٕ ویٹ آسُن مطلب کمفٲٹیبل اہن حظ آ یُس اِنٹرنیشنل لیولہِ پیٹھ حظ گَژھِ اہن حظ آ بیٚیہِ گَژھِ ریٖزنیبل ریٹ حظ مِلٕنۍ مطلب اَسہِ چھِنہٕ اکھ بیٹ ضوٚرتھ یا زٕ بیٹ کِہیٖنۍ اَسہِ چھِ مطلب ٹیٖمَس خٲطرٕ بیٹ ضوٚرتھ تھوڑا بہت مطلب اَصٕل ریٹ تہِ مِلٕنۍ حظ بیٚیہِ گَژھِ پٕلیر تہِ کمفٲٹیبل گَژھُن امہِ سۭتۍ اہن حظ آ تہٕ یہِ بیٹَس کیاہ حظ چھِ مطلب یہِ اتھ مَنٛز کیاہ چھِ ییٖژاہ خاص کالٹی یُس نہ باقیَن مَنٛز چھِ کِہیٖنۍ اہن حظ آ بیٚیہِ گَژھِ مطلب ایٖزی پرجیز تہِ ہیٚکُن نفر کٔرِتھ حظ چلو ٹھیٖک